میٲنِس آبٲیی علاقَس منٛز یُس زَن مےٚ ساروی کھۄتہٕ پَسنٛدیٖدٕ چیٖز چھُ سُہ ہسا چھُ ییٚتیُک آبہٕ ہوا تہٕ ییتیُک ماحول ییتیُک آبہٕ ہوا چھُ یوٗت دِلکش کہِ ییٚتہِ چھُنہٕ بہارَس منٛز گرمی منٛز باسنٕے بہار چھِ ییٚتہِ چھِ روزَان جایہِ یا ییٚتِکۍ ٹیوٗرِسٹہٕ پٕلیس کینٛہہ یَتھ منٛز زَن ساروی کھۄتہٕ اَہم جاے یۄس زَن کۄلگٲمِس منٛز ماننہٕ چھِ یِوان أہربَل تَتیُک آبہٕ ہاوا تَتیُک ماحول چھُ یُتھ اِنسان سُنٛد دِل چھُ شاد گژھان اگر کانٛہہ بؠمار اِنسان تہِ توٚت نِمہٕ ہو تٔمۍ سٕنٛدِ صحتَس منٛز چھِ واریاہ فرق یِوان تِکیازِ تَتیُک ہوا چھُ پوٗرٕ صاف تَتھ منٛز چھےٚ نہٕ کانٛہہ گنٛدگی سُہ ہَسا چھِ نیچرَل قۄدرٔتی ایریا تَتھ منٛز تور نَسا چھےٚ نہٕ کانٛہہ گنٛدگی یا ییٚتیُک کَلچَر یِم زَن ہیوٚر لُکھ چھِ باسَان تِہُنٛد تہذیٖب چھُ الگ ییٚتِچ کَتھ کَرنُک اَنٛداز چھُ الگ ییٚتِچ روڈ کَنؠکٹِوٹی صفٲیی سُہ ہَسا چھِ واریاہ مُختلِف باقیَن علاقَن منٛز مےٚ باسان کینٛہہ ییٚتِچ زٔمیٖندٲری چھِ ییٚتِکۍ میوٕ ژوٗنٛٹھۍ ڈوٗنۍ وغیرہ ییٚتی سبزی سۄ چھےٚ مےٚ باقیو علاقو ہٕنٛدۍ مُختٔلِف باسان یہِ چھِ مےٚ پَننِس آبٲیہِ علاقَس مُتعلِق ساروی کھۄتہٕ زیادٕ پَسنٛد